ہندوستانَس منٛز چھِ یِوان واریاہ کَلچٲرٕس ٲں سیٚلِبرٛیٹ کَرنہٕ تِم چھِ باقی دُنیاکیٚن حِصَن منٛز واریاہ ڈِفریٚنٛٹ مطلب کہِ ییٚتہِ چھِ ہوٗلی یِوان گِنٛدنہٕ دیوالی یِوان گِنٛدنہٕ عیٖد چھِ گَژھان سۄ چھِ آسان ڈِفریٚنٛٹ یُس ہندوستانکہِ بَہار باقیَن مُلکَن منٛز چھِ یِوان سیٚلِبرٛیٹ کَرنہٕ مطلب مَناونہٕ